السلام علیکُم اَوَے ٹھیٖک تُہۍ چھُو حظ ٹھیٖک آ تُہۍ ٲسِو حظ ٹھیٖکھٕے اۭں ؤنِو ؤنِو اَہن حظ

ہے شورٕ سۭتۍ حظ چھِ کَن پھَٹان آ نیٚنٛدٕر چھِنہٕ ٹوٹَل دِوان کَرنَے بہٕ ٲسٕس آز راتَس ہُشارَے مےٚ چھَنہٕ آز راتَس نیٚنٛدرٕے کٔرمٕژ اَدٕ کیٛاہ مے تہِ نہٕ حظ نیٚنٛدرٕے یِوان ییٚلہِ یِم اَسہِ چھِ آسان شُرۍ راتَس ہُشارَے ییٚلہِ نہٕ نیٚنٛدے دِژٕکھ کَرنہٕ یِمن چھِ تیوٗت شور آسان ییٚمۍ فٮ۪کٹرٛی ہُنٛد پوٚز حظ چھِ یِمَن تہِ یِمَن چھِ یہِ یِمَن شُرٮ۪ن تہِ چھِ نۄقصان گژھان تۄہہِ چھو تۄہہِ چھو حظ پَے اَسہِ اوس راتھ کورٮ۪ن یہِ اٮ۪کزام تِمو چھُنہٕ کیٚنٛہہ پوٚرمُتُے صُبحٲے چھُکھ پَتہٕ تِمو پوٚرمُت ییٚمہِ ساتہٕ یہِ مِشیٖن گٔے بنٛد اَدٕ چھُکھ تِمو صُبحٲے پوٚرمُت پتہٕ گٔے تِم اٮ۪کزام دِنہِ پَتہٕ کیٛاہ لیٚکھہٲن تِم تَتہِ ییٚلہِ راتَس ٲسۍ ہُشارَے ییٚلہِ راتَس چھِنہٕ یہِ مِشیٖن دِوان شۄنٛگنَے ہے أمۍ ہَسا أنۍ وٲلِتھ یِم یِمَن حظ پَزِ یہِ یِمَن پَزِ یہِ اَتھ کیٛاہ سایلَنسَر لاگُن یا بیٚیہِ کیٚنٛہہ کرُن وۄنۍ اگر محلہٕ وٲلۍ سٲری سۄمہٲن أسۍ گژھو یِمَن گرٕ یِہوٚے چھِنہٕ اَسہِ مُشکِل گژھان وۄنۍ اگر سٲری محلہٕ وٲلۍ سۄمہَن ہے تِم تِمَن حظ چھِ تِمَن تہٕ چھِ نۄقصان چھِ سارنِیَن مگر اَسہِ چھِ زیاد أسۍ چھِ یَتھ نزدیٖک بَسان اَ اَسہِ چھُ زیاد ٹٮ۪نشَن اَسہِ سانٮ۪ن شُرٮ۪ن چھِ زیادٕ پرٛابلٕم گژھان

نَہ نَہ نَہ بہٕ گٔیَس اوترٕ یِمَن گرٕ یِمو مونکھٕے نہٕ یِمو حظ لٲجِکھ پَتہٕ بیٚیہِ مِشیٖن وۄنۍ کرو کٲم وۄنۍ گژھو أسۍ یِمَن بیٚیہِ صُبحَس أسۍ نِمو یِم مُقدم سۭتۍ بیٚیہِ نِمون مَحلُک زیُٹھ سۭتۍ اۭں مونُکھ تہٕ گوٚو جان اگر نہٕ مونُکھ کِہیٖنۍ تہٕ تیٚلہِ ژَٹوکھ أسۍ اٮ۪ف آی آر پتہٕ ٹھیٖک حظ چھُ اَدٕ حظ ہَہ صُبحٲے حظ سَمکھو ہَہ صُبحٲے دَہہِ بَجہِ گژھو اَدٕ کیٛاہ ٹھیٖک حظ چھُ ہَہ